ہیٚلتھ کِیَر اَگر اَسہِ اِمپروٗ چھ کَرُن تہٕ اَتھ خٲطر گَژھِ آسُن کہِ اکھ گژھِ بیٚٹَر اِنفراسٹرکچَر آسُن ہاسپِٹَلَن ہُنٛد چلو سُہ تہِ چھُ ٹھیٖک مگر ساروے کھۄتہٕ زیادٕ یہِ چھُ اِمپاٹَنٛٹ یُس چھُ کہِ ہاسپِٹَلٕز گژھن ہَر کُنہِ جایہِ ایویلیبٕل آسُن تاکہِ لوٗکَن پیٚیہِ نہٕ سَفَر کَرُن کینٛہہ کہِ أسۍ گژھو ییٚتہِ پیٚٹھ سِٹیٖز تانۍ گژھو تاکہِ اَسہِ مِلہِ اَصٕل ہیٚلتھ کیر سپیشلایزڑ ڈاکٹر گژھن آسٕنۍ اِوَن اِن وِلیجَن مَنٛز تہِ گژھن آسٕنۍ اَصٕل ڈاکٹٲز تاکہِ نَتہٕ چھِ لوٗکھ گژھان کہِ بَجن بَجَن سِٹیَن منٛز گژھان سَفر چھِ کَرُن ییٖتیٛاہ پونٛسہٕ چھِ ضایہَ کَران تاکہِ أتی میلہِ اَسہِ اَصٕل ہیٚلتھ کیر سُہ گژھِ آسُن وٕنکیٚس گامَن مَنٛز تہِ وٕنہِ اگر ہاسپِٹَل چھِنہٕ ہیٚکان ہَر کُنہِ جایہِ بٔنِتھ کینٛہہ توتہِ گژھَن ڈِسپیٚنسریٖز آسٕنۍ ہَر کُنہِ جایہِ تہٕ بیٚیہِ گَژھن گورمیٚنٛٹ کَرٕنۍ کٲم کہِ غریٖبَن لَکٹیٚن شُریٚن یا یِم تھوڑا غریٖب چھِ آسان بٔڑ یِمَن خٲطرٕ گٔژھ آسٕنۍ یُس میڈِسَنٕز وَغیرہ چھِ تم گژھن فری پرو وایڈ کَرٕنۍ